أسۍ حظ چھِ زٔمیٖن دٲری کَران ؤری کِس ؤریَس تہٕ اَسہِ چھُنہٕ موزوٗرا ؤزوٗرا آسان ییٚتہِ کیٚنٛہہ اَسہِ چھُنہٕ بَنانے موزوٗر کٲشِر چھِنہٕ آسانٕے تِمن چھُنہٕ تَگانٕے نہ چھُ وۄنۍ کرٲنی کانہہ یہِ پانہٕ ییٚتہِ یِمن ییٚلہِ نہٕ وۄنۍ اَتھ سۭتۍ کورُے وۄنۍ أزکیو لُکو کورُے نہٕ اَتھ سۭتۍ یِمن چھُنہٕ تگانے تہٕ اَسہِ چھِ پیوان موزوٗر اَنٕنۍ نیبرِم بِہٲرۍ چھِ یور یِوان تِمن منٛز یَس تَگہِ تہٕ سُہ چھُ پیوان اَنُن ژھٲنڈِتھ بعض اوقات چھُ پیوان تِم تِمن چھُنہٕ آسان پانَس تَگان کیٚنٛہہ اَسہِ تہِ پیوان پَکُن سۭتۍ تہٕ تِمن سۭتۍ لگان چھُ پَتہ پَنٕنۍ نَفر تہِ اسۍ آوری تہٕ یِم ہسا پیوان پونسہٕ ووسہٕ پیوان واریاہ یِمن دیُن تہٕ اَسہِ پیوان چھِ یِم نیبرِم موزوٗر اَنٕنۍ اَسہِ چھِ ؤری کِس ؤریَس زٔمیٖن دٲری آسان أسۍ چھِ ؤری کِس ؤریَس آسان آوریرَس سۭتۍ تہٕ مَگر موزوٗر سنز چھےٚ گژھان پروبلِمٕے موزوٗر ییٚلہِ نہٕ سَہل سَہل بَنیو ییٚلہِ یِم نیبرِم بِہٲرۍ چھِ یور یِوان تیٚلہِ پَنٕنۍ بَچہٕ چھِ آؤرۍ سکوٗلَن منٛز چھُ آسان تعلیٖم سۭتۍ آؤرۍ بقایا کامین سۭتۍ چھِ آسان أڑۍ چھِ کران دُکان دٲری أڑۍ چھِ کران کیٚنہہ تہٕ آسان چھِ آؤری تہٕ اَمہِ سۭتۍ چھِ اَسہِ گژھان یِوان سَختی یہِ نہ تہٕ ٲسۍ تیٚلہِ پَتھ کالہِ کران پانٕے پَنٕنہِ ماجہِ بیٚنہِ آسہٕ نیران بٲے ٲسۍ نیران نیٚچی ٲسۍ نیران گژھان ٲسۍ کران ٲسۍ زٔمیٖن دٲری پانٕے ؤنکیٚنَس چھُ پیوان سورُے موزوٗرنٕے پٮ۪ٹھ ٹیکٹر تہِ آسہِ اَنُن تیٚلہِ ٲسۍ لگان دان پانٕے تیٚلہِ ٲسۍ کران داند ٲسۍ لگان پانٕے تہٕ تھل ٲسۍ کَڈان تہِ پانٕے وَوان تہِ پانٕے رُوان تہِ پانٕے تہٕ یوٗت اوس نہٕ مُشکِل گژھان کیٚنٛہہ ؤنکیٚنس نہ حظ چھُنہٕ ؤنکیٚن گوٚو اَگر زٔمیٖنَس سونتہٕ نیرو أسۍ زٔمیٖن دٲری کرنہِ گۄڈٕنیتھٕے کرو ٹیکٹر آسہِ ژَھانڈُن تھجنارٕ آسہِ اَسہِ تَیار کَرُن تَتھ چھُ ٹیکٹر اَنُن پَتہٕ سُہ تھل آسہِ وَونۍ سُہ نَفر تہِ اَنُن سُہ وَوان وول تہِ اَنُن پَتہٕ آسہِ کَڈٕنۍ تھل گوٚو زٔمیٖن دٲری تہِ موزوٗر تہِ زٔمیٖن لاگناوُن تَتھ تہِ ٹیکٹر اَنُن تیٚلہِ ٲسۍ لگان دان تیٚلہِ ٲسۍ پَنٕنہِ خوشی نیران پَنٕنہِ مَرضی مُطٲبق ییٚمہِ ساتَن فُرصت ییہِ ہا تَمہِ ساتَن گژھہو ؤنکیٚنس چھُ پیوان موزوٗرَس پَتہٕ پَتہٕ پَکُن موزوٗر اَنُن ٹیکٹر وول اَنُن تھل آسہِ رُوٕنۍ سۄ تہِ دانہِ آسہِ لونُن سُہ تہِ تَتھ تہِ موزوٗرٕے نیندٕ آسن کَرنہِ تَتھ تہِ آسان موزوٗر اَنُن پَتہٕ پیوان پانہٕ تِمن بَتہٕ نیُن چاے نِنۍ پَتہٕ پَتہٕ پَکُن تہٕ پونسہٕ وونسہٕ تہِ واریاہ پونسہٕ وونسہٕ دِون أسۍ چھِ ؤری کِس ؤریَس آسان موزوٗر نٕے سۭتۍ اَسہِ حظ چھُ ہیوان موزوٗر ساس رۄپیہِ تہِ باہ شَتھ رۄپییہِ تہِ ٲٹھ شَتھ رۄپییہِ تہِ یُس حظ یُتھ وۄنۍ وَنہِ مَگر أسۍ چھِ دِنہٕ خٲطرٕ آسان تَیار ییٚلہِ نہٕ پَنٕنیو اَتھو ہیوٚک کٔرتھٕے کیٚنٛہہ نہ چھُ فُرصتے کیٚنٛہہ تہٕ نہ کِہینۍ سونتہٕ کالَس منٛز گوٚو تھجۍ دۄہ زٔمیٖن دٲری کھننہٕ یِہِ ٹیکٹر سۭتۍ لاگناوُن پَتہٕ گوٚو تَتھ آب لگناوُن موزوٗر نہ اتھِ پَتہٕ گے شیرنہِ بیرٕ ویرٕ موزوٗر نٕے سورُے پیوان موزوٗرنٕے کَرُن پَتہٕ یہِ آسہِ وۄنۍ تھل تَیار تہٕ گژھان تھل کَڈنہِ پَتہٕ چھُ سُہ رُونۍ پَتہٕ رُون پَتہٕ رُوِتھ مۄکلاوَن ٲٹھ دہ دۄہ گژھان منٛزٕ پَتہٕ گے نیندٕ کرنہِ گوٚو تَمہِ دۄہ تہِ موزوٗرَن پیارُن بعض اوقات بِنان ٹایمَس پٮ۪ٹھ بعض اوقات بنان لیٹ تہٕ ییٚتہِ چھُنہٕ بَنان تَمہِ ساتَن موزوٗر کیٚنٛہہ اَسہِ چھُ لیٹ تہِ واریاہ کُنہِ ساتَن گژھان تہٕ پَتہٕ چھُ پیوان تِم اَنٕنۍ تِم موزوٗر تِم چھِ کران نیندٕ ویندٕ تہٕ بعض اوقات چھِ کران أسۍ دوا چھکُن آسہِ تَتھ چھُ پیوان موزوٗر اَنُن اَگر أسۍ نیندو خٲطرٕ دوہ چھَکو اَتھ گوٚژھ نہٕ گاسہٕ واسہٕ زیادٕ جلدی یُن کیٚنہہ تہِ پیوان چھُ موزوٗر اَنُن چھکُن سُہ دوہ تہِ موزوٗر سٕے اَتھ چھُ پیوان رۄپییَس پانژھ ہَتھ شیٚے ہَتھ وَقتَس دِنۍ بیٚیہِ کھٮ۪ن چین بیاکھ نَفر پَنُن تہِ پَکان سۭتۍ سُہ کھٮ۪ن چین ہیتھ ہاوُن پَکناوُن تہٕ پَتہٕ چھِ کران کٲم أسۍ چھوٚکناوو سُہ دوہ پَتہٕ چھِ کران نیندٕ تَتھ تہِ گوٚوموزوٗر اَنُن تَتھ زٕ موزوٗر لگان کٲنسہِ پانٛژھ لگان کٲنسہِ تِم موزوٗر پیوان ژھانڈٕنۍ تَتھ سۭتۍ چھُ اکھ ہَفتہٕ اَسہِ لگان تہٕ موزوٗر وٕچھٕنۍ کُس کرِ یہِ کٲم کُس تَہ کَس تَگہِ پانہٕ تہِ چھِکھ پَکان پَتہٕ پَتَے بَتہٕ ہیتھ چاے ہیتھ تریش ہیتھ تہٕ گوٚو تِم کرناوان چھِ نیندٕ پَتہٕ چھِ پَتہٕ چھ کیٚنہہ ٹایم گژھان منٛزٕ تہٕ آسان چھُ پَتہٕ دانہِ لونُن گے دانہِ لوننَس سۭتۍ اَنٕنۍ موزوٗر ژھٲنڈِتھ پَتہٕ بعض اوقات یِنۍ اَکہِ دۄہ أڑۍ اَکہِ دۄہ پَتہٕ تھاوان أتی گژھان بیٚیہِ کہِ دۄہ یِوان اَسہِ چہِ گژھان پروبلِم واریاہ یِمن موزوٗرَن ہِند سۭتۍ تہٕ پیوان تِمن موزوٗرَن سُہ دانہِ لونُن پَتہٕ گَنڈان پَتہٕ وَٹان پَتہٕ یِنۍ بیٚیہِ کہِ دۄہ دِنۍ ٹایم کمہِ دۄہ یِمو أسۍ پَتہٕ گوٚو سُہ چھۄمبُن پَتہٕ گوٚکھ ٹایم تھاوُن وۄنۍ یِمو أسۍ فَلٲنۍ دۄہ پَتہٕ کَرو فِستٲنۍ دۄہ یِتھ کٔنین ہُتھ کٔنین تہٕ کران چھِ سُہ کٲم کیٚنہہ تِم پَتہٕ چھۄمبان وَٹان سُہ گاسہٕ گنڈان تُلان کران گاڈین منٛز بَران گاڈِ آسہِ کٲنسہِ اَنٕںی گاڈِ منٛز اَنن گرِ آسہِ نَزدیٖک کٲنسہِ اَنان بورن کیتھ یِتھے کَنۍ لگان تَتھ واریاہ موزوٗر اَسہِ گاڈین منٛز گاڈِ کِرایہِ تہِ پیوان دِنۍ گاڈِ وول چھُ پیوان ژَھانڈُن بعض اوقات پیوان تتی تھاوُن تیٖتِس کالَس ییٖتِس کالَس اَسہِ گاڈِ وول تہِ وَنہِ تہٕ یِم موزوٗر تہِ آسان تِتِس کالَس گٔمٕتۍ پَتہٕ پیوان نَوِ سَرٕ کَرُن بیٚیہِ یِمن موزوٗرن سۭتۍ یِم موزوٗر چھِ پیوان اَنٕنۍ یِتھٕ تِتھٕ پَتہٕ چھِ تِمن گاڈین لوڈ کران پَتہٕ چھِ آنان گرٕ گرِ چھُ سُہ پیوان شیرُن کَرُن سُہ گاسہٕ تھاوُن سَمبٲلِتھ تہٕ سُہ دانہِ پیوان تھاوُن سَمبٲلِتھ أسۍ چھِ تَمہِ پَتہٕ کران کٲم پَتہٕ اگر دانہِ آسہِ مُنُن کَرُن تہِ تہٕ تَتھ تہِ آسہٕ پیوان موزوٗر انٕنۍ تہٕ سُہ پیوان گرِ تَپَس تراوناوُن گۄڈٕ موزوٗرَس اَتھِ پَتہٕ تِمنٕے اَتھِ تُلناوُن پَتہٕ بَرُن سُہ تہِ گاڈ تَتھ تہِ لگان موزوٗر پَتہٕ تورٕ اَنُن تَتھ تہِ پیوان اَنُن موزوٗر سۭتۍ سُہ تھاوان چھُ پَتہٕ سُہ گرٕ أنِتھ اسہِ تہٕ اَسہِ حظ چھِ اَمہِ سۭتۍ ہن واریاہ پروبلِم گژھان کیازِ وۄنۍ مہ چھِ ہٮ۪کان کٔرِتھ وۄنۍ مہ چھِ أزِکۍ لُکھ کران سورُے چھِ کران اَند ہیتھ موزوٗر اَگر اَسہِ بَقایا کیٚںہہ کٲم تہِ آسہِ تَتھ تہِ چھُ موزوٗر اَسہِ وارِ منٛز تہِ آسہِ کیٚنٛہہ کٲم تَتھ تہِ چھِ موزوٗرٕے گاسہٕ آسہِ اَنُن کُنہِ جایہِ تَتھ تہِ چھُ موزوٗرٕے سورُے چھُ پیوان موزُرن کَرُن